ہیلو وعلیکُم اَلسلام جِناب ٹھیٖک پٲٹھۍ چھِو حظ آ تۄہہِ حظ اوسوُ اَسہِ یہِ سیٚکہِ ہُند ووٚنمُت اٮ۪ویلیبٕل چھےٚ اَز مگر مے تۄہہِ اوسوُ تھوٚمُت ؤنِتھ اَسہِ چھِ دۄن ترٛٮ۪ن جایَن کٲم چَلان أکِس بنٛڈَس اچھا اچھا نہ یہِ نَے لَگی نہٕ یہِ چھِ گورمٮ۪نٛٹٕچ کٲم بیٚیہِ چھِ اَسہِ بنٛڈَس چلان کٲم تَتھ تہِ لَگہِ نہٕ یہِ سٮ۪کھ کیٚنہہ مَگر وۄنۍ اگر وۄنۍ رُکہِ کٲم اَگر ژےٚ کیٚنہہ چھِ تھوڑا اٮ۪ویلیبٔل اَکھ تانٮ۪تھ یوٚتام سارے کٲشِرۍ نِوان اَگر پَتہٕ مہ گژھن اَتھ لَگہِ ہَفتہٕ وۄنۍ اگر اَکھ زٕ ٹِپَر نیرنو تۄہہِ تہٕ تویتہِ سوٗزِو اکھ ٹھیٖک چھِ اَگر بیٚیہِ تہِ آسہِ کٲنٛسہِ تہٕ اَگر تۄہہِ کانٹیکٹ میلوُ کیٚنہہ تہٕ تیٚلہِ تۄہہِ تۄہہِ اَہن حظ آ آب سۭتۍ چھُ یہِ گژھان خراب تانٮ۪تھ اَگر وۄںۍ زٕ ژور ترٛٲیِو یُس زَن فِلحال دَہ بَہہ ٹِپَر ضوٚرَتھ مگر فِلحال سوٗزِو تُہۍ زٕ ترٛےٚ اَہن حظ آ مے پَتہ چھِ اَتھ ہُرٲوٕ تۄہہِ اَچانکٕے ریٹ اَہن مے تَوَے تۄہے یہِ ہیوٚتوٕ مےٚ ہیوٚتوٕ تۄہے